بہٕ ہسا چھَس یُس ہسا بہٕ سیُن چھَس رَنان بہٕ ہسا چھَس تَتھ منٛز واریاہ مطلب کہِ مٲہِر میون تَجرُبہٕ ہسا چھُ سیُن رَننَس منٛز یہِ زِ ییٚلہِ ہسا اکھ کوٗر یا اکھ زٔنۍ یا اکھ مَرٕد سیُن آسہِ رَنان گۄڈٕنیتھ ہسا گژھِ سُہ پریشَر کُکَر کَرُن یوٗز تِکیازِ یُس ہسا پریشَر کُکَر چھُ تَتھ منٛز ہا چھُ گژھان ٹِکے ٹِکے سیُن مطلب کہِ تَیار مطلب کہِ اَگر أسۍ وٕچھو أسۍ چھِ عموٗمَن رَنان لیٚجَن منٛز سیُن مَگر اَگر ہسا أسۍ تمہِ بیٚنِسبتہٕ پریشَر کُکَر کَرو یوٗز اکھ ہسا گژھِ سون گیس تہِ واریاہ کَم خَرٕچ بیٚیہِ ہسا یُس اَسہِ سیُن تَیار آسہِ کَرُن سُہ تہِ ہسا گژھِ واریاہ تیز تیز واریاہ تیز تیز ہسا گژھِ سُہ تہِ تَیار تِکیازِ یُس ہسا پریشَر کُکَر چھُ تَتھ ہسا چھُ یُس سُہ ٹھانڈ چھُ آسان سُہ نسا چھُنہٕ سُہ ہسا چھُ فُل بَند گژھان تَمہِ کِنۍ تَتھ چھُ نیٚبرِم ہَوا اَندَر ہٮ۪کان گٔژِتھ ییٚمہِ سۭتۍ سُہ سون سیُن ٹِکے ٹِکے تَیار گژھِ ہا بہٕ سا چھَس مطلب کہِ اَگر مےٚ کانہہ تہِ سیُن آسہِ بہٕ ہسا چھَس واریاہ ٹیسٹی سیُن رَنان مطلب کہِ بہٕ ہسا ہیٚکہٕ اَکے ساتہٕ ہیٚکہٕ بہٕ تٔرہَن ژَتجی ہَن نَفرَن سمب تہِ سیُن تَیار کٔرِتھ تِکیازِ مےٚ ہسا اوس لۄکچار پٮ۪ٹھَے شوق بہٕ ہسا ٲسٕس لۄکچار پٮ۪ٹھٕے مطلب کہِ رَنان کران تَمی کِنۍ ہسا چھَس بہٕ تٔمۍ کِنۍ ہسا ہیٚکہٕ بہٕ مطلب کہِ تٔرہَن ژَتجی ہن لوٗکَن تام تہِ رٔنِتھ گۄڈٕنیتھٕے ییٚلہِ ہسا بہٕ کانہہ تہِ مطلب کہِ سیُن ٲسٕس رَنان بہٕ ہسا ٲسٕس تَمہِ خٲطرٕ مطلب کہِ گۄڈٕنیتھ چھُ اِنسانَس اَگر اِنسان کانہہ تہِ چیٖز مطلب کہِ کانہہ حٲصِل کرنہٕ خٲطرٕ یا کانہہ تہِ چیٖز اَگر أسۍ مطلب کہِ تَیار چھِ آسان کَرُن تَتھ ہسا چھُ لَگان واریاہ محنت بہٕ ہسا ٲسٕس گۄڈٕ ٲسٕس بہٕ سُہ سیُن وارِ منٛز کَڑان یا مٔلۍ اوس آسان اَنُن پَتہٕ ٲسٕس سُہ چھَلان چھۄکان تَمہِ پوٚتُس کیاہ ٲسٕس بہٕ کران کٲم اَگر سۄ دال ہِش آسہِ ہَے آسان تیٚلہِ ہسا ٲس سۄ آسان گۄڈٕ سِوٕنۍ ییٚلہِ سۄ دال گۄڈٕ سِوان ٲسۍ تَمہِ پوٚتُس اوس تَتہِ آسان بَگارٕ کَرُن یا وۄنۍ اَگر گرے آسہِ ہے سیُن ہاکھ آسہِ ہے رَنُن مُجہِ آسہِ ہے گۄگجہِ آسن رُوانگَن آسَن وانگَن آسَن تَتھ ہسا اوس آسان مطلب کہِ تَتھ چھُ آسان گۄڈٕ تٔلیُن دیُن تٔلیُن کۭتِس کالَس چھُ آسان تَتھ دیُن تٔلیُن دیُت تَتھ پانژَن یا شیٚن مطلب مِنٹَن طلب یُتھ سیُن آسہِ تَمہِ پَتہٕ گژھِ کَرٕنۍ کٲم تَمہِ پَتہٕ ہا چھُ آسان تَتھ مَسالہٕ تراوُن مَسالہٕ ترٲوِتھ چھِ آسان کَرٕنۍ کٲم ہَمیشہٕ گژھِ اَگر أسۍ سیُن چھِ رَنان سِنِس پٮ۪ٹھ ہسا گژھِ ہَمیشہٕ توٚت آب تراوُن تِکیازِ تَمہِ سۭتۍ کیاہ چھُ گژھان یُس ہسا یہِ سیُن سیُن چھُ آسان اَگر أسۍ اَتھ مطلب کہِ تٔلِتھ دِتھ مَسالہٕ وَسالہٕ ایڈ کٔرِتھ پَتہٕ اَگر أسۍ اَتھ پٮ۪ٹھٕ گرَم آب تراوو تَمہِ سۭتۍ کیاہ چھُ گژھان یُس یہِ سون سیُن چھُ یہِ ہسا چھُ گژھان ٹِکے ٹِِکے تَیار تَمہِ پَتہٕ کٔر اَسہِ کٲم تَمہِ پَتہٕ ہسا چھِ آسان مطلب کہِ أسۍ پریشَر کُکرَس منٛز چھِ رَنانن یا لیٚجہِ یا ٹِنہٕ وارِ منٛز چھِ رَنان تَمہِ پَتہٕ کیاہ چھُ آسان کَرٕنۍ کٲم تَمہِ پَتہٕ چھُ اَتھ آسان ٹھانڈ تھاوُن اَمہِ سۭتۍ مطلب اَگر أسۍ پریشَر کُکرَس منٛز سیُن چھِ رَنان سُہ ہسا چھُ ژھان واریاہ ٹِکے تَیار بیٚیہِ ہسا یُس سالمو کھۄتہٕ سیُن تیز تَیار چھُ گژھان مطلب جلدی جلدی چھُ تَیار گژھان تِم ہسا چھِ اکھ ٹَماٹر بیٚیہِ ہسا چھِ گَنڈٕ یِم زٕ سِنۍ ہسا چھِ تِم یمن نہٕ مطلب یِمن اَگر لَگان لَگان آسہِ توتہِ آسن یِمن لَگان پَندہے مِنٹ نہ تہٕ چھِ لَگان عموٗمَن چھِ لَگان سیُن رَنٕنَس سٲنِس یا چھِ لگان زٕ گٲٹہٕ نہ تہٕ چھِ لگان ڈۄڈ گٲنٹہٕ اَگر ہسا أسۍ وۄنۍ گنڈٕ تہٕ ٹَماٹر وٕچھو تِم ہسا چھِ سٲلمہٕ کھۄتہٕ ؤلۍ گژھان تَیار بیٚیہِ ہسا چھِ تِمن مطلب کہِ کَمٕے یِم پیوان کَم محنت پیوان تِمن سۭتۍ کَرٕنۍ اَگر ہسا أسۍ ہُہ دال تہٕ گۄگجہِ رَنو سُہ ہسا ہیٚکہِ نہٕ فاسٹ تَیار گٔژِتھ کِہینۍ نہٕ تِکیازِ تَتھ ہسا چھُ آسان گۄڈٕ چھُ سُہ آسان سِوُن پَتہٕ چھُ آسان گۄگجین تٔلیُن دیُن پَتہٕ چھُ آسان دالہِ مَسالہٕ تراوُن پَتہٕ ہسا چھُ سُہ اَدٕ تَیار گژھان زیادٕ اَگر ہسا کُنہِ وِزِ مطلب کہِ زیادٕ ایمَرجینسی آسہِ تَمہِ وِزِ ہسا گژھن زیادٕ پَہمَتھ گَنڈٕ تہٕ رُوانگَن رَنٕنۍ تِکیازِ تِم چھِ گژھان ٹِکے ٹِکے تہ